اگر أسۍ زٕ نفر کٲم چھِ یَژھان کَرُن تہٕ یا کَرَن چھِ پَتہٕ چھُنہٕ اکھ نفر چھُنہٕ بیٚیہِ سُنٛد بوزان کینٛہہ تہٕ پَننُے وَنان آسان تہٕ بیٚیہِ سٕنٛز مَشوَر تہِ چھُنہٕ نِوان کینٛہہ تَتھ حالاتَن منٛز پَزِ اَسہِ صبرٕ تہٕ عزتہٕ سۭتۍ سُہ نفر سَمجاوُن تٔمۍ سُنٛد راے تہِ نِنۍ تہٕ پَنٕنۍ راے تہِ دِنۍ اگر نہٕ اَمہِ سۭتۍ حالات ٹھیٖک گژھن تیٚلہِ پزِ اَسہِ تھکھ نیُن تہٕ مدد منٛگُن تھٲڈ پارٹی یُس زَن پَتہٕ حالات ٹھیٖک کَرِ